تۄہہِ چھوا پتہ مےٚ ٚگوٚو تِیوٗتاہ بوٚڑ نۄقصان نہ مطلب مے پیے گَرِ وۄنۍ چوبٕے یوت تھٲیِکھ مے پَرٕ کیازکہِ ییٚلہِ نہٕ انسان تِیوٗتہ اوس زیننٕے پتہٕ انہٕ بہٕ گَرِ ترٛٮ۪ن ساسَن ہُِنٛد سوٗٹ مے پٮ۪نٕے پٲزارَ بہٕ ٲسٕس آز برٛونٛٹھ رٮ۪تھ زٕ رٮ۪تھ نہ کالجہِ اورٕ پَکَان مےٚ پیے فِراک سوٗٹَس کُن نظر تہٕ وَۄنۍ دوٚپ یِمو کورٮ۪و دوٚپُکھ وٕلوٕ اَنوے یِمےٕ چھِ اصٕل تہٕ تَتھ اوس شو زِبردَست نٮ۪بٕرۍ کِنۍ وۄنۍ گٔے أسۍ دُکانَس پٮ۪ٹھ کھٔتۍ أسہِ دوٚپُس یہِ کۭتِس دوٚپُن ترٛےٚ ساس رۄپیہِ ترٛےٚ ساس رۄپیہِ بوٚن وَنیاوُن گوٚڈٕ ترٛیہِ تٕرٕہ شیٚتھ تہٕ پتہٕ دوٚپُن ترٛےٚ ساس وَۄنۍ فاینٕل ریٹ مطلَب امہِ بوٚن وَسہو نہٕ بہٕ رۄپے تہٕ کیٚنٛہہ اسۍ دوٚپُس چَلو کَر وۄنۍ ژٕ پیک أنۍ اسۍ ترٛےٚ سوٗٹ ترٛیو فرٛٮ۪نٛڈٕو یَسٕو ترٛییٕو أنۍ اسہِ ترٛےٚ سوٗٹ وَۄنۍ یُتُھے گَرٕ أنۍ ییٚلہِ لَکٕٹۍ عیٖد ٲس یہِ چھِ لَکچہِ عیٖز ہِنٛز کَتھ تہٕ وۄنۍ سوٗنوو مےٚ مےٚ چُھ فادَر ٹیلرٕے تہٕ مےٚ سوٗنوو وۄنۍ تہٕ مٲلِس اَتھ سوٗنووُم بِچٲرِس تمۍ دِتُم وَۄنۍ کَر مےٚ مونُس نہٕ زٕ کَتھٕ مےٚ دوٚپُس مےٚ دِ کالہٕ کالےٕ سُوِتھ یہِ چُھ مےٚ اصٕل سوٗٹ بہٕ لاگہٕ وۄنۍ بہٕ نِم عیٖد نٮ۪مازِ یہِ تمۍ دِتُم وَۄنۍ بِچارَن سُوِتھ تہٕ اَتھ کیاہ چھِ وَنان مےٚ لوگ وۄنۍ تَتھ لاڈیو داگ واگ بَتہٕ کھیٚوان کھیٚوان تَتھ پیٚو رَس قطرٕ مےٚ چھوٚل وۄنۍ سُہ بہٕ چَھلہا نہٕ نَتہٕ سُہ کیٚنٛہہ سُہ چھوٚل مےٚ وۄنۍ تہٕ تَتھ کیاہ گٔے زٔٹۍ مگر مےٚ تہِ چھِ ہَنا غَلطی کیازکہِ سُہ چھوٚل مےٚ مِشیٖن منٛز تَتھ گٔے زٔٹۍ تَتھ ووٚتھ یہِ رنٛگ ژوٚلُس نیٖرِتھ سٲرسِٕے بیٚیہِ نیٚوٗ مےٚ سُہ پَتہٕ چٕھٔلِتھ نیٚوٗ مےٚ سُہ بیٚیہِ لَٹہِ لٲگِتھ اَتھ گٔے فیٖڈ ؤتِھتھ کٔہر مطلب اکھ گٔے فیٖڈ سُہ روٗد نہٕ لاگُن لایَک دوٚیمہِ لَٹہِ واریاہ زیادٕ رُنیو رَنٛگ ژوٚلُس سورُے نیٖرِتھ یَزارُک رنٛگ ژاوُس فِراکَس فراکُک ژاوُس یَزارَس تہٕ ڈُپٹہٕ تہِ ڈُپٹَس تہِ گٔیَس زٔٹَن زَن چُھکھ تَتھ چھِ گٔمِتۍ زَن پانٛژَہ شیٹھ ؤری أنٛمِتَسن وَۄنۍ چھس بہٕ دپان خۄدایہ وۄنۍ کیاہ کَرٕ وۄنۍ ؤنتو مے تُہیی کانٛہہ سَجیٚشَن یا مَشوَر دی تہم وۄنۍ کیاہ کَرٕ بہٕ وۄنۍ چھس نہٕ بہٕ ہیٚکَن گَرکٮ۪ن تہِ وٕنِتھ سُہ تھوو وۄنۍ مےٚ ٹرٛنٛکَس منٛز کٔھٹِتھ اگر بہٕ گَرکٮ۪ن ہانہ ترٛٮ۪ن ساسَن ہِنٛدِس سوٗٹَس گٔے مےٚ زٔٹَۍ مےٚ پٮ۪ن پٲزار ییٚتہِ وِۄنۍ وَنتہٕ مےٚ ژٕے لَگیَہ بہٕ کیاہ کَرٕ وۄنۍ ہۭں وۄنۍ دیٖنٮ۪و نہٕ مےٚ دُبار تہِ پونٛسہ اُترٕ ٲس نہ بٔڑ عیٖدَن مٔمی دوٚپ دوٚپُن کَر سُے سوٗٹ لاگ سُے نہِ عیٖز نٮ۪ماز اُترٕییے ترٛٮ۪ن ساسَن اوٚنُتھ ییٚتہِ کَتہِ نیرِ دۄہے دۄہے ییٚتہِ کَتہِ چھِ أسۍ تِیوٗتہ زینَن أسۍ اَنہوے دۄہے دۄہے یا مول کَتہِ سُیی وۄنۍ بیاکھ سوٗٹ نیر اَن سُے مےٚ دوٚپُس مٔمۍ یا یَتھ گوٚو مےٚ خَرٲبی ژٕ وٕچھ یَتھ تہٕ تٔمۍ ییٚلہِ وُچھ تٔمۍ دِتۍ تٔمۍ تھٲے مےٚ پٲزارٕے یوت تھٲینَم پَرٕ وۄنۍ کیاہ کَر بہٕ وۄنۍ اَنن نہٕ مےٚ بیٚٚیہِ پَلو کیٚنٛہہ وۄنۍ وَن تہٕ مےٚ کیٚنٛہہ بہٕ گَژھا تٔمِس توٗرۍ دُکاندارَس نہ بہٕ دِمہا تٔمِس واپَس بہٕ دپہا تٔمۍ ووٚن تَمہِ ساتہٕ دوٚپُن اگَرٕے اَتھ ؤرۍیَس گووُہ کیٚنٛہہ تہٕ مےٚ ؤنزٮ۪و ژٕ وَن مےٚ وۄنۍ لَگَس اگر ژےٚ باسی کیٚنٛہہ ٹھیٖک تیٚلہِ گَژھٕ بہٕ تٔمِس توٗرۍ تہٕ نِمَس بہٕ نَتہِ یہِ مےٚ سۭتۍ ژٕے نہ بہٕ چھس کھوژان تٔمِسَ